تُہُند یُس یہِ پروڈکٹ چھُ یہِ چھُ واریاہ اَصٕل پروڈکٹ بہٕ چھُس تَمام لُکن کران أپیٖل کہِ تُہۍ کٔرِو یہِ پروڈکٹ یوٗز مَگر اَتھ پروڈکٹس چھِ کیٚنٛہہ خٲمی تہٕ اَتھ منٛز چھِ یہِ خٲمی کہِ یہِ چھُ واریاہ درٛوٚگ اَتھ چھِ ریٹ چھِ ہاے تہٕ بیٚیہ چھُ یہِ اَصٕل پروڈکٹ یہِ چھُ سہل یوٗز کَرُن سانہِ باڑی خٲطرٕ یا یہِ چھُ اَسہِ سہل کھٮ۪وٚن یہِ چھُ واریاہ مُفیٖد سانہِ باڑی خٲطرٕ یہِ چھُنہٕ کانٛہہ نۄقصان واتناوان کِہینۍ اَلبتہ کینٛہہ نۄقصانات چھِ اَمہِ سۭتۍ ہیٚکان گٔژھِتھ کہِ یہِ چھُ ہیٚکان اَمہِ سۭتۍ چھِ ہیٚکان اُلٹی یِتھ وغیرہ بیٚیہِ چھِ ہیٚکان اَمہِ سۭتۍ مطلب مطلب بیٚیہِ چھِ ہیٚکان اَمہِ سۭتۍ تھوڑا اینزیٹی اِنسانس گٔژھِتھ کہِ اِنسان چھُ ڈِپریشنَس تھوڑا گژھان مطلب ٹینشن چھُ اِنسانس گژھان باقٕے چھِ یہِ پروڈکٹ اَصٕل یہِ چھُ واریاہ اَصٕل کٲم کران یَتھ خٲطرٕ اَسہِ انمُت چھُ یہِ تَمِچ اَصٕل کٲم چھُ یہِ کران باقٕے بہٕ چھُس کران تَمام سارنی أپیٖل کہِ تُہۍ کٔرِو یہِ پروڈکٹ اِستعمال تُہۍ وُچھِو امیِکۍ فیٖڈ بیک کِتھ چھِ پرٮ۪تھ کُنہِ چیٖزَس چھُ آسان فیڈ پازٹیو تہِ تہٕ نیگیٹیو فیٖڈ بیک مَگر اَتھ چھِ نیگیٹِو فیٖڈ بیک کَم پازٹیو فیٖڈ بیک چھِس زیادٕ پازٹیو چھِ یہِ زیادٕ